چیلینجِنٛگ یہِ چھُ مےٚ روٗدمُت کُکِنٛگ منٛز یہِ زِ مےٚ کٔر اَکہِ دۄہ کوٗشِش بہٕ بَناو تَبَکھ ماز تہٕ مےٚ أنۍ سُہ تَمام چیٖز تَمام چیٖز أنۍ مےٚ مےٚ دوٚپ بہٕ بَناو تَبَکھ ماز تہٕ پَتہٕ کیٛاہ ییٚلہِ زِ مےٚ لوگ بَناوُن سُہ گوٚو نہٕ تَتہِ سیٚود کِہیٖنٛۍ یُس مےٚ تَتھ خٲطرٕ ماز اوس اوٚنمُت یا سۄ محنت وحنت سۄ لٔج نہٕ کُنی تِکیٛازِ سُہ گوٚو نہٕ کھیٚون لایقٕے پَتہٕ اوس مےٚ پھیران